اِنٛڈیا ہَس منٛز چھِ واریاہ لنٛگویجِز یِوان لَبنہٕ اَتھ منٛز چھِ ٲں ہِنٛدی چھِ یِوان لَبنہٕ کشمیٖری چھِ یِوان لَبنہٕ ڈوگری چھِ تامِل چھِ تیلگو چھِ پاکِستانی چھِ وغیرہ باقٕے واریاہ زبٲنۍ چھِ یِم زَن سٲنِس کشمیٖرَس منٛز چھِ لَبنہٕ یِوان اَمہِ مٔزیٖد چھِ واریاہ زیادٕ لنٛگویجِز یِم سٲنِس ہِنٛدوستانَس منٛز لَبنہٕ چھِ یِوان تامِل چھِ تامِل لنٛگویج منٛز کَتھ کَران ڈوگری چھِ ڈوگری لنٛگویج منٛز کران بنٛگالٕکۍ چھِ بنٛگال لنٛگویج منٛز کران کشمیٖرٕکۍ چھِ کشمیٖرٕچ لنٛگویج منٛز کَتھ کَران یِتھ کٔنۍ زَن پاکِستان کیٚن چھِ پاکِستانٕچ لنٛگویج تِم چھِ تَتھ منٛز کَتھ کَران تیلگووَن چھِ تیلگو لنٛگویج تِم چھِ افغانستانکیٚن چھِ افغانستانٕچ لیٚنٛگویج تِم چھِ تِمَن تِم چھِ سٲری ہیٚکان ؤنِتھ یِتھ کٔنۍ زَن سٲنِس اِنڈیا ہَس منٛز چھِ واریاہ زیادٕ لنٛگویج یِم زَن ییٚتہِ وَننہٕ چھِ یِوان یِم زَن أسۍ ییٚتہِ وَننہٕ چھِ یِوان یِم چھِ واریاہ لنٛگویج یِم سٲنِس اِنڈیا ہَس منٛز چھِ لَبنہٕ یِوان